ہیٚلو آ ؤنِو حظ کٕم حظ چھِو تُہۍ آ اَسلام علیکُم ؤنِو حظ اَہَن حظ اَز حظ چھِ پَنٛژاہ رۄپیہِ حظ کِلوٗ آ بِلکُل حظ اَز چھُنہٕ حظ یہِ کوٚش تہِ بَنان اَز واریاہ درٛۅگ تہٕ بیٚیہِ گاسہٕ چھِ آسان محنت چھِ لَگان اَز تھوڑا بہت پرٛایِز گوٚومُت اِنکریٖز کٔشِس ؤشِس ٹھیٖک تہٕ ییٚمہِ موٗجوٗب پٮ۪و اَسہِ کَرُن اَتھ تہِ پرٛایِز اِنکریٖز دۄدَس آ پوٗر پوٗرٕ حظ ہَے تۄہہِ کَریٚو حظ اَمہِ موٗجوٗب فون اَہَن حظ کیٛازِ آ تیٚلہِ حظ گژھن زٕ ترٛےٚ رۅپیہِ پٔر کے جی کَم تہٕ اَگر وجہہ زیادٕ پہم تیٚلہِ تَتھ تہِ حظ چھِ شیٹھ رۄپیہِ آ بِلکُل حظ تَوے چھَس نا دَہ رۄپیہِ کھسان ییٚمہِ نِش چلو چلو اَدٕ سا بِہو